آز کل اَگر أسۍ نظر تراوو ٹیکنالوجی ہُنٛد یہِ چھُ اکھ ڈارٕک سایڈ امیُک تِکیازِ آز اَگر أسۍ وٕچھو فیملی منٛز یا فرینٛڈ سٕکٔلس منٛز تمام چھِ آسان پَنٕنٮ۪ن پَنٕنٮ۪ن فونن سۭتۍ سٔنِتھ یِم چھِ آسان پَنٕنٮ۪ن پَنٕنٮ۪ن فونن کُن لٔگِتھ تہٕ أکِس اکھ سٕنٛز کَتھ بوزنہٕ خٲطرٕ چھِ نہٕ یِم تَیار آسان کیٚنٛہہ یِم چھِ آسان پَنٕنِس اَلگ دُنیاہس منٛز وٲتۍ مٕتۍ خبر کوٚت لِہازا کٔرِتھ ہٮ۪کو أسۍ ؤنِتھ یہِ چھُ نہٕ ٹیکنالوجی ہُنٛد ڈارٕک سایڈ اکھ نَفر چھُ نہٕ ہٮ۪کان أکِس اِنسانَس کٕلوز بِہتھ تہِ تٔمۍ سٕنٛز کَتھ بوٗزِتھ کیٚنٛہہ سُہ چھُ آسان خبر کٕمن گۄتن گوٚومُت موبایلہٕ تھروٕے تہٕ أسۍ ہٮ۪کو ؤنِتھ ٹیکنالوجی کوٚر یُس یہِ لَزت ٲسۍ یِوان أکِس اکھ نِش بیہنَس سۭتۍ یا پَنٕنہِ فیملی منٛز کَتھ باتھ کَرنہٕ سۭتۍ سۄ گٔیہِ وۄنۍ ختم برونٛٹھ ٲسۍ أسۍ وٕچھان أسۍ ٲسۍ آسان گیمن منٛز برپوٗر ٲسۍ أسۍ شِرکت کران تہٕ مَگر آز اَگر أسۍ وٕچھو آز چھِ آن لاین گیمٕز چلان فری فیر تہٕ پب جی گنٛدۍ گِنٛدۍ چھِ لُکھ آسن پَنٕنٮ۪ٕنے کَمرن اَنٛدرکرٛٮ۪کھٕ دِوان ہو نیرو یِپٲرۍ ہو گژھو ہُپٲرۍ تہٕ مَگر یُس اَتھ ہُتھ گیمہِ مزٕ اوس ییٚلہِ أسۍ کِرکَٹ ٲسۍ آسان گنٛدان کُنہِ مٲدانَس منٛز یا فٹ بال ٲسۍ گنٛدان والی بال ٲسۍ گنٛدان یا بَدل کیٚنٛہہ چیٚس ویٚس چھِ أسۍ گنٛدان تہٕ یُس تَتھ اوس یِوان مَزٕ سُہ چھُ نہٕ یَتھ آن لاین گیمَن منٛز یِوان کیٚنٛہہ أمۍ ہسا کوٚر سٲنۍ زنٛدگی واریاہ تَبدیٖل أمۍ ہسا کوٚر سانہِ زنٛدگی منٛز اکھ أمۍ تھٲو یہِ أمۍ تھٲو یہِ گیپ تھٲو أمۍ لُکن درمِیان بَنٲیِتھ یعنے أمۍ کوٚر یُس یہِ سون یہِ رٕژر اوس سُہ کوٚر أمۍ واریہس حدس تام کَم أسۍ ٲسۍ ہٮ۪کان أکِس بیٚیہِ سٕنٛز حالاتن نَش باخبر گژھتھ تہٕ اَگر کٲنٛسہِ ہیلپٕچ ضروٗرَت ٲسۍ آسان أسۍ ٲسۍ ہٮ۪کان سُہ تٔمِس تام سُہ ہیلپ ٲسۍ أمِس أسۍ فراہم کران مَگر اَگر أسۍ وٕچھو ییٚلہِ نہٕ آز بوزنَس ٹایمہٕ چھُ اکھ اکھ اِنسان چھُ آسان آن لاین گیمَن سۭتۍ سُہ چھُ آسان پب جی گنٛدان سُہ کَتہِ بوزِ پَتہٕ ہمسایہِ گٔری منٛز مہ چھِ کیٚنٛہہ دٔلیٖل ہمسایہِ گٔری منٛز مہ چھُ کیٚنٛہہ کٲنٛسہِ مُصیٖبت آمُت تٔمِس چھنہٕ لَگان یِم کارٕے پَتہ یِم دٔلیٖلے پَتہ تِکیازِ سُہ چھُ آسان پَنٕنِس أکِس بدلِسٕے دُنیاہَس منٛز گُم گوٚومُت